ہٮ۪لو السلامُ علیکُم اۭں تُہۍ چھُو حظ یہِ ماز دُکان وٲلۍ تُہۍ چھُو حظ ماز چھِ حظ اٮ۪ویلیبٕل تُہۍ چھُو حظ ہوم ڈیٚلؤری ترٛاوان اچھا گَرٕ چھُو نہٕ حظ تُہۍ ترٛاوان چلو ٹھیٖک حظ چھِ اَدٕ حظ اَدٕ